سٲنِس گَرَس چھِ منٛز چھِ مےٚ وَرٲے میٲنۍ بٲے ترٛےٚ تہٕ بیٚیہِ میٲنۍ بیٚنہِ اکھ یِمَن زَن نِش بہٕ چھَس ساروی کھۄتہٕ لَکٕٹ بہٕ چھَس مےٚ چھُ بوٚڑ بوے گۄڈنؠتھ تَمہِ پَتہٕ چھُ مےٚ بیاکھ بوے تہٕ تَمہِ پَتہٕ چھُ مےٚ بیاکھ بوے تَمہِ پَتہٕ چھِ مےٚ سِسٹَر تہٕ تَمہِ پَتہٕ چھَس بہٕ یِمن منٛز چھس بہٕ اسی لیے ڈِفرَنٹہٕ میٲنۍ سٲنِس گرس منٛز چھِ یِمَن ژورَن میانہِ کھۄتہٕ ہایٹ زیادٕ تہٕ امہِ کِنۍ تہِ چھَس بہٕ یِمن نِش ڈِفرَنٹہٕ میٲنۍ ہایٹ چھِ یِہنٛدِ کھۄتہٕ تھوڑا کَم تہٕ اَمہِ کِنۍ تہِ چھَس بہٕ ڈِفرَنٛٹہٕ بیٚیہِ چھَس بہٕ سٹوٗڈنٛٹ تہٕ یِم چھِنہٕ یِمو چھِ یِم چھِ مۄکلومٕژ منٛز پَنٕنۍ ایجوکیشَن کَمپلیٖٹ کٔرِتھ تہٕ یِم چھِ وۄنۍ أڑۍ چھِ مُلٲزِم تہٕ أڑۍ چھِ گرِ بِہِتھ میٲنۍ سِسٹَر تہِ چھِ اَتھ منٛز جاب کران تہٕ میٲنۍ یِم بٲے تہِ چھِ جاب کَرَان تہٕ امہِ پَتہٕ چھِ اسی لیے چھَس بہٕ یِمن نِش ڈِفرَنٛٹہٕ بہٕ چھَس اَکھ سٹوٗڈَنٛٹ چھَس ڈیلی سکوٗل گژھان تہٕ یِم چھِ گرِ آسَان اِسی لیے چھَس بہٕ یِمن نِش ڈِفرَنٹہٕ یِمن چھِ اکھ کٲم گَرَس منٛز آسان مےٚ چھِ سٹی خٲلی پؠوان کَرٕنۍ اس لیے تہِ چھس بہٕ یِمن نِش ڈِفرنٹہٕ یِہ ڈِفرَنٕس چھِ میانؠن باقین بایَن بیٚنؠن نِش مےٚ